سلام علیکُم تُہۍ چھُو حظ سکوٗل پٮ۪ٹھٕ اَسہِ چھُو اَتہِ بَچہٕ پران عاقِف حُسین تٔمِس ترٛٲوزیٚو لیٖو سُہ چھُو تھٲرڈَس پران